شاہِد صٲب تُہۍ ؤنۍ تَو مےٚ تۄہہِ کُس گیم چھُو پسنٛد تہٕ تُہۍ کٔژ گیم چھُو پسنٛد کران گِنٛدٕنۍ تہٕ مےٚ بوٗز تۄہہِ چھُو کھورس تہِ لوٚگمُت کمہِ تۄہہِ گیمہِ سۭتۍ مےٚ ؤنۍ تو یہِ کُس گیم اہن حظ مےٚ ہَسا چھِ یہِ فُٹ بال واریاہ پَسنٛد گیم مےٚ ہَسا چھُ اَصٕل پٲٹھۍ چھُس بہٕ گِنٛدان بہٕ چھُس آسان سٹرایکر چھُ آسَان بہٕ مےٚ چھِ یہِ واریاہ فیورِٹ گیم یہِ فُٹ بال بہٕ ہَسا چھُس واریاہَن جایَن گژھان گِنٛدنہِ میچ چھِ آسان اَسہِ کُنہِ جایہِ یہِ گژھان چھِ أسۍ بہٕ گِنٛدنہِ تۄہہِ ووٚنوُ بیٚیہِ تۄہہِ کَم سۭتۍ لگُو بہٕ ہَسا اوسُس سکوٗل پارکہِ ہَسا اوس روٗد پیٚوٚمُت اَکہِ بجہِ پؠٹھ لنٛچ کٔرِتھ ہسا گٔژھ أسۍ گِنٛدان پارکہِ منٛز تَتھ اوس پیٚومُت پارکہِ تھوڑا روٗد تَتھ ٲس سِلِپ ہِش گژھان أسۍ ہسا ٲسۍ تَتہِ نَس فُٹ بال گِنٛدَان چھِ آسان شہمت أسۍ ٲسۍ أسۍ ٲسۍ فٹ بال گنٛدان پانٛژھ دہ منٹ گٔے مےٚ تہٕ گِنٛدان اوسُس بہٕ آرام سان پہر کھنٛڈ گوٚو بہٕ ہسا چھُس دوَان دوَان دوَان تُلان چھُس بہٕ دَو وَو اورٕ یور دِوان چھُس بالہِ کِک وِک بہٕ اصٕل پٲٹھۍ کران چھُس بہٕ گول ووٚل مےٚ ہسا گٔے پَتہٕ سِلِپ بالہِ پؠٹھ مےٚ ہسا رُکٲو بال مےٚ ہسا رُکٲو بال تَتھ پیٚو مےٚ پیوٚو تٔتھۍ پیٚو کھوٗر تہٕ مےٚ لوٚگ کھورَس بہٕ نا ہیٚکو مےٚ ہسا آو تَمہِ ساتہٕ خطرناک گِیوٗر مےٚ آو نہٕ تمہِ ساتہٕ ہوش پوش کینٛہہ چی مےٚ تَمہِ ساتہٕ تِرٛیٚش وَیٚش گوس بہٕ پَیدل گرٕ گَرِ کِیو ووٚن اَتھ کیاہ گوٚو یِتھ یِتھ کٔتھ کٔہ فُٹ بال پؠٹھ لوٚگ گِنٛدان گِنٛدان تِمو ہسا کٔر پَتہٕ کھرٛؠکھ وؠد ژےٚ کَزِ ووٚنُتھ نہٕ تنہٕ ہوٗ یہِ ییٚلہِ پَتہٕ صُبَحس وۄتھس نِو حظ بہٕ ہَسپَتال تَتہِ ہَسا کوٚرُکھ اؠکٕس رے وؠکٕس رے تتہِ حظ ییٚلہِ بہٕ پَتہٕ ڈاکٹرس وۄنۍ تِمو دوٚپ أمِس چھُنہٕ زیادٕ کینٛہہ لوٚگمُت تھوڑا چھِ أسۍ أڈِیج چھس دوٗرے مٕژ یہِ تِمو دوٚپ أمِس ہسا چھُ پَلَستَر تھوڑا کران ییٚلہِ وۄنۍ پَلَستَر کوٚرُکھ دوٚپ یہِ چھُ ہفتس کھنٛڈس تھاوُن گوس بہٕ وۄنۍ گَرٕ ہفتَس کھنٛڈَس تھوٚو مےٚ پَلَستَر ییٚلہِ پَتہٕ وۄتھُس بہٕ بیٚیہِ دُبار ہسپتال تَمہِ دۄہ ڈاکٹرَن وۄنۍ چھُ سہَ اَتھ سُہ چھُ أمِس کرو سُہ خطرناک یہِ پَلستر وۄنۍ ہَسا کوٚرُکھ سُہ خطرناک پَلَستَر تٔمۍ ہَسا تھوٚو مےٚ یہِ رؠتَس رؠتَس ہسا چھُس بہٕ أکسی جایہِ بِہِتھ نہ چھُس بہٕ اورٕ یور ژَلان نہ کینٛہہ نہٕ وَنہٕ مےٚ چھُ پھیران مےٚ کیٛازِ لَگِیو تَمہِ دۄہ دَب وٕنکؠن تہِ ہیٚکہا بہٕ پَتہٕ سۄ گیم گِنٛدِتھ مگر مےٚ نہ گِنٛد پَتہٕ سۄ رؠتَس گندنہٕ مےٚ ٹوٹل کِہیٖنۍ گیم پَتہٕ ہسا ٲسۍ مےٚ وَنان دوس ووس ژےٚ کَتھ کہِ کیاہ گوٚو یہِ مےٚ مےٚ ہسا دوٚپ تٕمَن مےٚ ہسا لوگ یہِ فُٹ بال سۭتۍ زیادٕ تر گوٚژھ نہٕ یہِ فُٹ بال تہِ